مےٚ حظ کَرے اَکھ کیب کینس کیب حظ کَرے مےٚ آرڈَر راتھ اَتھ ٲسۍ مےٚ کٔرمٕژ بُک اَکھ کیب اولا پٮ۪ٹھ مگر مےٚ ہسا گٔے گرِ حالت خراب بہٕ نہ ہٚٮ۪کہٕ نہٕ ووٚنۍ سۄ بُک بہٕ نہ سا ہٮ۪کہٕ نہٕ وۄنۍ ٹریوٕل کٔرِتھ کینٛہہ وۄنۍ چھُسو بہٕ تۄہہِ رِکویسٹ کَرَان یۄس مےٚ کیب بُک کَرے سۄ کٔرِو سا کٮ۪نسَل تہٕ مےٚ کٔرِو فنڈ مےٚ کٔرِو پونٛسہٕ کٔرو مےٚ رِفنڈ تہٕ بیٚیہِ ہسا ٲس مےٚ یُس کیب ڈراریور چھُ تٔمِس ہسا ٲس مےٚ دِیِتمٕۍ کینٛہہ ایڈوانسَس منٛز پوٚنٛسہٕ تِم پونسہٕ تہِ کٔرِو مےٚ سۄ واپَس تُہۍ ٹرٛانسفَر بہٕ ہَسا چھُسو تۄہہِ ویٹ کَرَان تُہنٛدِس یتھ آنسَرَس باقٕے وَسلام